مےٚ چھُ ناو محمد آسم نجار بہٕ چھُس روزان کُلگام زلہٕ کس کٮ۪لم بوزگم علاقس منٛز أسۍ چھِ شیٚے بٲژ گرِ میون مول میٲنۍ موج تہٕ بییہ بہٕ بییہِ چھِ أسۍ ژور بارِن بٲے ترٛےٚ تہٕ بینہِ اکھ مےٚ چھُ بی ٹیک کوٚرمُت کمپوٹر ساینسس منٛز تہٕ آز چھُس فُل سٹیک وٮ۪ب ڈیولپمنٹ کورس کران میون مول چھُ ٹیٖچر أسۍ چھِ مِڈل کلاس سۭتۍ بلانگ کرن میٲنۍ موج چھ گرِچ کٲم کران بییہِ یۄس میٲنۍ سٹرنگتھ چھِ میٲنۍ سٹرنگتھ ہ سا چھِ بہٕ چھُس جلدی جلدی مےٚ چھُ سمجھ یوان جلدی جلدی تہٕ بییہِ میٲنۍ کمزوری یۄس چھ سۄ ہسا چھٕ بہٕ ہسا چھُس بہٕ نسا چھُس ہیکان نہَ ونتھ کٲنسی